بہٕ کِتھ کٔنۍ ویسے چھَس بہٕ گَژھان واریاہَن جایَن مےٚ چھُ خۄش کَران أکِس جایہِ پٮ۪ٹھ بیٚکِس جایہِ گژھُن مطلب گام پٮ۪ٹھ شَہر شَہرٕ پٮ۪ٹھ گام بہٕ چھَس شَہرٕچ روزَن واجیٚنۍ مگر گام گژھُن چھُ مےٚ واریاہ پَسنٛد مےٚ کیٛازِ چھُ پَسنٛد تَتھ چھُ وَجہ اَکھ چیٖز مےٚ چھِ کَران تَتہِ کُلۍ کٔٹۍ یُس زٔمیٖن چھُ آسان گامَس منٛز بہٕ چھَس واریاہ زیادٕ خۄش گژھان یُتھُے بہٕ یہِ زٔمیٖن چھَس وٕچھان اَتہِ سۭتۍ ہٮ۪کہٕ بہٕ یہِ ؤنِتھ کہِ مطلب مےٚ چھِ واریاہ خوشی گژھان کہِ یُتھُے بہٕ کُنہِ جایہِ گامَس منٛز چھَس گژھان رٮ۪تَس منٛز چھَس بہٕ اَکھ زٕ چَکَر کَران گام کُن اَسہِ چھِ رِشتہٕ دار بَسان گامہٕ تور چھَس بہٕ گَژھان تِمَن چھُ زٔمیٖن تَتھ زٔمیٖنَس چھےٚ دَچھ کھَسان ہاکھ کھَسان ٹماٹر چھِ تَتھ کھَسان مُختلِف سَبزی چھِ تَتھ کھَسان مےٚ چھُ گژھان واریاہ پَسنٛد تَمہِ وِز چھَس بہٕ وَنان کہِ بہٕ گژھٕ مطلب بہٕ گژھٕ گام تورٕ کھالہٕ بہٕ سبزی تِمَن چھُ پَنُن کٲشُر توٚمُل کھَسان تِمَن چھُ دانہِ زٔمیٖن دانہِ زٔمیٖن گوٚو سُہ زٔمیٖن یَتھ منٛز زَن کٲشِر توٚمُل چھُ پَتہٕ کھَسان تِم چھِ مگر محنت چھِ تِمَن واریاہ زیادٕ تِم چھِ سیٚد سادٕ لُکھ آسان بیٚیہِ چھُ اَکھ چیٖز تَتہِ گۄڈٕ ٲس نہٕ گامَن منٛز ییٖژاہ ڈٮ۪ولَپمٮ۪نٛٹ کِہیٖنۍ باتھروٗم اوس نہٕ آسان مطلب بیٚیہِ ٲسۍ گامُک لِکۍ بِچٲرۍ سیٚد سادٕ آسان آز چھِ وٕ واریاہ فرق آمٕژ آز چھِ گامکٮ۪ن ہر کانٛہہ پاوَر چھُ تِمَن آب چھُ گۄڈٕ ٲس نہٕ یِم فیسَلٹیٖز آسہٕ گۄڈٕ شَہرَس مَنٛز زیادٕ آسان گۄڈٕ ٲس نہٕ شَہرَس مَنٛز تہِ کِہیٖنۍ پَتہٕ آے گۄڈٕ شَہرَس منٛز پَتہٕ آے اَدٕ گامَس منٛز مگر گامٕکۍ لُکھ تہِ أسۍ چھِ واریاہ میٖٹھۍ واریاہ صحت سادٕ آسان گۄڈٕ ٲسۍ آسان سٲری مطلب وَنو بہٕ تۄہہِ شَہرَو گام ٲس ہیوٗ آسان وَنۍ آیہِ فَرق تھوڑا مگر وَنۍ چھِ گامَس منٛز تہِ مطلب ایجوٗکیشَن سِسٹَم چھُ تَتہِ اَصٕل آب چھُ کھیٚون کھۄردَن بیٚیہِ چھُ گامَس منٛز اَکھ چیٖز تَتہِ چھُ زٔمیٖن تمَن چھِ کھَسان سبزی پَتہٕ چھِ آسان گاو سۄ چھےٚ دۄد دِوان تِمَن چھُنہٕ نیٚبرٕ کَنہِ پیٚوان کِہیٖنۍ اَنُن سُہ چیٖز چھُ مےٚ واریاہ خۄش کَران سُہ نیچَر سُہ آسہٕ ییٚلہِ صُبحٲے وَسان چھُ وۄتھان ییٚلہِ چھِ باغَس منٛز چھِ تِمَن یِم زَن یِم جاناوار چھِ آسان یِہُنٛد شور چُرچُر چُرچُر یُس آسان چھُ یہِ چھُ دِلَس اکھ سکوٗن دِوان اِنسان چھُ دَپان کہِ بہٕ روزٕ ہا أتھۍ جایہِ ییٚتٮ۪ن یہِ سکوٗن چھُ وۄنۍ گوٚو اکھ چیٖز کہِ لُکھ چھِ وۄنۍ گامو پٮ۪ٹھ وَسان شَہر کُن بَسنہِ تِمَن چھُ شَہرُک ماحول کَران خۄش اَسہِ چھُ کَران گامُک ماحول خۄش تہٕ اِتھَے کٔنۍ چھِ پانہٕ ؤنۍ دۄنوَے تھاوان ماے تہٕ محبت وَنۍ ہٮ۪کہٕ بہٕ یہِ ؤنِتھ کہِ گامَس منٛز کیٛاہ چھُ اَکھ چیٖز یُس واریاہ خاص چھُ یہِ چھُ یہِ کہِ اگر اَتہِ کینٛہہ ژیٚوٹ آسہِ بَناوُن کینٛہہ کھٮ۪ن چٮ۪ن آسہِ کھیوٚن اَتہِ چھُنہٕ نٮ۪بَر نیرُن کینٛہہ اَننہِ خٲطرٕ اَتہِ چھُ أتی وَتھُن تہٕ أتی بَنہِ ژیوٚٹ أتی ہیٚکہِ اِنسان کھٮ۪تھ سُہ قٕصہٕ چھُنہٕ اَتہِ کینٛہہ اَتہِ اوٚن نیٚبرٕ کَنۍ مَرژٕوانٛگَن زٕ ژور کٔڑِتھ لیٚدٕر أنۍ کٔڑِتھ ہُہ کٔڑِتھ اوٚنُے کوٚڑِتھَن اَتہِ اَتہِ چھےٚ اَل کھَسان مَشٲدۍ اَل چھےٚ کھَسان تَتھ تہِ چھُ ژیوٚٹ یِوان بَناونہٕ واریاہ چیٖز چھِ دَچھ چھِ بٔڑ بٔڑ لنٛگُر ہیوٗ کھَسان یہِ چھِ ہٮ۪کان اِنسان کھٮ۪تھ یا باقٕے چیٖز چھِ آسان مٮ۪وٕ چھُ کھَسان گامَس منٛز آو کِوی تہِ وَونہٕ سُہ تٔمۍ پَتہٕ مطلب واریاہ یُتھ یِم چیٖز چھِ مےٚ واریاہ زیادٕ خۄش کَران ییٚتٮ۪ن بہٕ کُنہِ جایہِ چھَس ہٮ۪کان مطلب مےٚ چھُ یوٗتاہ خۄش کَران کہِ مےٚ اوس اَکہِ لَٹہِ غملہٕ یہِ اوس نَقلی مےٚ اوس لنٛگُر دَچھ لنٛگُر مےٚ وول یہِ أتۍ پَتہٕ ٲسٕس بہٕ اَمی منٛز کَڑان اَکھ اَکھ دَچھ تہٕ مےٚ اوس باسان زَن زَن کوٚڑ مےٚ یہِ زٔمیٖن منٛز یوٗتاہ شہرَس منٛز چھُ زٔمیٖن تھوڑا کَم پَہَم آسان تَتہِ چھُ آنٛگُن تھوڑا کَم پَہمَتھ جاے چھےٚ کَم آسان اِسی لیے چھِ لُکھ گامَن کُن دوران اِتھَے کٔنۍ چھُ مطلب گام یُس چھُ یہِ چھُ وا مطلب یہِ ہٮ۪کہٕ بہٕ ؤنِتھ کہِ اِتھَے کٔنۍ چھِ أسۍ اِنسان لُکھ چھِ گامَن کُن گَژھان میون پٔرپَز اَگر گامَس کُن گژھُن آسہِ مےٚ اگر مطلب مَزٕ گژھِ موٗڈ کہِ وَلہٕ أسۍ گَژھو چَکرَس تہٕ چَکرَس مطلب پِکنِک چھِ گژھان گُلمَرٕگ تَتہِ چھُ گَنڈولا تَتہِ چھِ ٹیوٗرِسٹ یِوان تَتہِ چھُ شیٖن تَتھ منٛز چھِ یِوان گیمہٕ گِنٛدنہٕ تہٕ بیٚیہِ چھِ گَژھان پہلگام تَتہِ چھِ آبہٕ لہر وَسان یُس زَن لُکَن واریاہ زیادٕ پَسَنٛد چھِ آسان تِم چھِ تَتھ واریاہ زیادٕ پَسنٛد کَران بہٕ تہِ چھَس کَران واریاہ پَسَنٛد تَمہِ موٗجوٗب چھَس بہٕ گام تہِ گَژھان واریاہ بیٚیہِ زَن چھُ باقٕے وَتہٕ گُلمرگ چھُ پہلگام چھُ داچی یہِ کیٛاہ چھِ اَتھ وَنان باقٕے چیٖز باقٕے واریاہ یِم تہِ چھِ پِکنِک سٕپاٹ چھِ واریاہ تہِ دۄدٕ پَتھٕر چھِ یَتھ وَنان چھِ أسۍ ناراناگ چھُ بیٚیہِ تہِ چھِ واریاہ واریاہ جایہِ یِم لُکھ چھِ گژھان اَمہِ موٗجوٗب کہِ سۄنہٕ مَرٕگ چھُ زَنہٕ تَتہِ تہِ چھُ آب واریاہ اَصٕل تَتہِ چھُ پارکہٕ چھےٚ اَکڑ یہِ واریاہ پارکہٕ چھےٚ تَتہِ تہِ تَتہِ چھِ لُکھ شُرٮ۪ن ہِنٛدۍ خٲطرٕ چھِ الگ اَکھ پارک تَتہِ چھِ جوٗلَے یٲتۍ یا اگر بوٹہٕ یہِ آسہِ کَرُن بوٹَس منٛز آسہِ نَژُن اورٕ یورٕ آسہِ گَژھُن تَتھ خٲطرٕ چھِ اَلَگ سُویدَہ وٲیِل چھِ اَکھ جاے کَنٛگنہٕ چھِ اَکھ جاے وٲیِل سُہ تہِ چھُ اَکھ پِکنِک سٕپاٹ سُہ تہِ چھُ اکھ گام تہٕ أسۍ چھِ گژھان زیادٕ تر مطلب چَکرَس یا آسہِ گژھُن یا کٲنٛسہِ آسہِ ڈیوٹی گامَس منٛز سُہ گَژھِ گام ڈیوٹی یا شہر گام کِس آسہِ شَہر ڈِوٹی سُہ وَسہِ شَہر شَہر کِس آسہِ گام ڈِوٹی سُہ وَسہِ گام